اگر أسی وِچھو یِم زَن گیمہٕ چھُ اِنسان گِنٛدان کران یا بَچہ چھِ گِنٛدان بٔڑۍ چھِ گِنٛدان یُس تہِ اِنسان گِنٛدان امیُک چھُ واریاہ زیادٕ اِنسانس فٲیدٕ اگر أسۍ گنٛزراوو فٲیدٕ گۄڈٕنِچی کَتھ یُس زَن اتھ ساروٕے منٛز بیسِک فٲیدٕ چھُ سُہ چھُ مےٚ باسان یہِ زِ اِنسان چھُ ایٚکزسایز ہیٚکان ایٚکزسایز کران أمِس چھُ خوٗن دورٕ کران تَمہِ سۭتۍ چھُ أمۍ سُنٛد جِسم روزان ٹھیٖک امہِ سۭتۍ چھُ صحت روزان ٹھیٖک دۄیم کَتھ ونکیٚن ییٚمہِ ساتہٕ اِنسان پریشانہِ حال چھُ آسان ڈپریٚشَنس منٛز چھُ آسان اکثر بیشتر لُکھ أنٛدرٕ کٔنۍ فونن پٮ۪ٹھٕے سِکرینن پٮ۪ٹھٕے پَنُن ٹایم سورٕے گُزٲرتھ چھِ تِہنٛد زِندگی آسان واریاہ زیادٕ مُشکِل بَنیمٕژ تَمہِ ساتہٕ اگر تِم گیمن سۭتۍ گَژھان چھِ تِم چھِ نٮ۪بر نیران تِم چھِ امہِ ڈِپریشنہٕ منٛز گۄڈٕنِچی کَتھ نٮ۪بر ہیٚکان نیرتھ ڈپریشن نِش ہیٚکان ڈِپریشن نش یِم شِکار آسان تِم چھِ ہیٚکان امہِ نِش بٔچِتھ یہِ چھُ کُنہِ واریاہس کُنہِ حَدس تٲنۍ تِہنٛدِ خٲطرٕ اکھ تھیٚرپی ہِنٛز کٲم کران اور ترٛیِم کَتھ چھِ زِ اِنسان یُس سُہ اِنسان زَن یِمن أنٛدرٕ کَٔنی زَن ڈِسکَنیکٹہٕ چھُ آسان ایسولیٹ چھُ آسان دوٗر چھُ آسان گوٚمت سَماج نِش لوٗکن سۭتۍ وَتھُن بیٚہنُک چھُس نہٕ آسان کانٛہہ ہُنر سَمجُن کہیٖنۍ تہِ سُہ اِنسان ییٚمہِ ساتہٕ نٮ۪بر چھُ نیران گیمہٕ چھُ گِنٛدان سُہ چھُ ہیٚکان دُنیاہس بہتر سَمجِتھ تِکیازِ یہِ گیمو ہِنٛدی وَجہ سۭتۍ چھُ سُہ یِوان واریاہن لُکن ہِنٛدس کَنٹیکٹس منٛز سُہ چھُ ہیٚکان کٲنٛسہِ اَنڈر کٲم کٔرتھ سُہ چھُ ہیٚکان کُنہِ ساتہٕ ایز اےٚ لیڑر کٲم کٔرتھ تٔمس چھُ پرٛٮ۪تھ کیٚنٛہہ رول پیٚوان پٕلے کرُن کُنہِ ساتہٕ چھُ تٔمس مُشکِل کَنڑِشن آسان تتھ مُشکِل کَنڑِشن منٛز چھُ پیٚوان تٔمِس پنٕنۍ نروٕز ہولڑٕ کرنہِ کَنٹرول پیٚوان کرُن تہٕ تَمہ سۭتۍ چھِ تٔمس منٛز مضبوٗطی یِوان یُس زَن تٔمس اِنسانس برٛونٹھ زِنٛدگی منٛز ییٚمہِ ساتہٕ تٔمس مُشکِل وَقت چھُ آسان تَمہِ ساتہٕ چھُس فٲیِدٕ دِوان لیڑرشِپ کالٹی چھِس دِوان سَب آڈنیٹ سِنٛز اکھ کالٹی چھِس دِوان یِم ساری چیٖز چھِ تِم بیٚیہِ چھِس دِوان بیاکھ ہُنر یتھ منٛز سُہ اکھ ٹیم ؤرک چھُ ہیٚچھان لُکن سۭتۍ منیج چیٖز منیج کرٕنۍ یہِ چھُ ہیٚچھان لُکن سۭتۍ وَتھُن بیٚہن چھُ ہیٚچھان یِم سٲری چیٖز چھِ أکِس اِنسانس ہیٚکان مِلتھ تہٕ یہِ چھُ تیٚلے مُمکن اگر اِنسان یِمن گیمن منٛز اِنڈلٕج گَژھہ گِنٛدِ کرِ وۄتھہِ بیٚہہ تہٕ صحت تہِ روٗزس ٹھیٖک فزکل صحت تہِ روزس ٹھیٖک مینٹل ہیٚلٕتھ تہِ چھِ روزان واریاہ اصٕل اور سَماجس منٛز وتھنُک بیٚہنُک ہُنر تہِ چھُ دِوان اور پَنُن ٹیلنٹ تہِ چھُ ہیٚکان ایٚکٕسپلور کٔرتھ یِم چھِ کیٚنٛہہ فٲیِدٕ گیمہٕ گِنٛدنِکۍ حتاکہ یتی چھِنہٕ کیٚنٛہہ امہ کھۄتہٕ چھِ واریاہ زیادٕ فٲیِدٕ یِم چھِ کیٚنٛہہ یِم مےٚ ییٚتنس میٚنشَن کٔر